اکھ ترٛےٚ زٕ ساس ژور زٕ ژور زٕ ساس ٲٹھ ترٛےٚ ژور زٕ ساس ستھ پانٛژھ ژور زٕ ساس باہہ شیٚے ژور زٕ ساس وُہ